وعلیکُم سلام جِناب آ طاریق صٲبَس سۭتۍ تُہۍ کٕم حظ چھُو آ شُکُر حظ اللہ تعالٰی ہَس کُن تُہۍ کٕم چھُو اَچھا اَچھا اَچھا اَچھا بِلکُل بِلکُل صحیح صحیح بِلکُل مگر اَز نہٕ حظ چھُس نہٕ بہٕ اور کھوٚتمُت کیٚنٛہہ نہَ نہَ نہَ اَسہِ چھِنہٕ حظ آسان بوٹ ویو پواینٛٹَس پٮ۪ٹھ اَز چھُس نہٕ بہٕ اور کھوٚتمُت حظ چھِ ہَے چھِ ہَے اوا بِلکُل بِلکُل زبردَس جاے حظ وۅلُر حظ وۅلُر گوٚو زبردَس جاے نہَ اَز چھُس نہٕ بہٕ اور اَز چھُس نہٕ بہٕ اور حظ کھوٚتمُت نہَ نہَ نہَ ؤنکٮ۪س نَہ نہَ نہَ ؤنکٮ۪س حظ ہٮ۪کہٕ نہٕ بہٕ یِتھ کیٚنٛہہ نہَ ؤنکٮ۪س ہیٚکہِ نہٕ گٔژھِتھ کیٚنٛہہ تُہۍ کَتٮ۪تھ چھُو ؤنکٮ۪نَس ؤنکٮ۪س ہیٚکہِ نہٕ گٔژھِتھ کِہیٖنٛۍ اگر تُہۍ پرٛوگرام کٔرِو ؤنکٮ۪س کیٚنسَل تُہۍ ہیٚکِوٗ کٔرِتھ صُبحَس مگر صُبحَس زٕ بَجے حظ ہیٚکہِ گٔژھِتھ کیٛازِ مےٚ برٛونٛہہ چھِ صُبحَس دۄن بوٹَن حظ نمبَر چھِنہٕ حظ آسان پَنُن پَنُن نمبَر اَتہِ صُبحَس زٕ بَجے ہیٚکہٕ بہٕ کٔرِتھ حظ کیٛازِ مےٚ چھِ صُبحَس دۄیَو پتہٕ نمبَر اَتہِ نہَ حظ ہے یہِ چھِ حظ آسان لوٗٹھ یہِ چھِ سِٹینٛڈ حظ آسان تۄہہِ کیٛازِ حظ کوٚروٕ نہٕ مےٚ راتھ فون اگر ژےٚ مےٚ راتھ کَریایتھ نہٕ حظ فون بہٕ کھسہٕ ہا اَز ژٕ نِمہٕ ہَاتھ بہٕ وِیو پواینٛٹَس پٮ۪ٹھ کَرناوہَتھ ژٕ چکرا ژٕ نِمہٕ ہاتھ بہٕ یور حظ کیٛاہ چھِ وَنان اَتھ لانٛکہِ پٮ۪ٹھ حظ واریاہ واریاہ واریاہ خوٗبصوٗرَت جاے وِیو پوایِنٛٹ چھِ یِوان اَتھ منٛز لانٛک چھِ یِوان ؤنکٮ۪ن کَتہِ حظ چھُو تُہۍ تُہۍ چھُو حظ بانٛڈی پوٗرا وَلہٕ حظ بہٕ حظ کَرہو تۄہہِ اوٚڑ گَنٛٹہٕ ٹھہرِتھ فون بہٕ وُچھٕ کیٛاہ گژھِ بہٕ کَرہو فون تیٚلہِ ٹھیٖک چھِ حظ اَدٕ حظ اَدٕ حظ او کے او کے سَر